اَسہِ ہسا چھِ واریاہ قٕسم یِمن ژوٗنٹھیٚن اکھ ہسا گوٚو رِکھل یُس ہسا أسۍ ستمبرَسی منٛزے والان چھِ بیاکھ ہسا گوٚو پِلین ڈِلیشس یُس پَتہٕ اکٹوٗبرس منٛز والان چھِ تہٕ یِم ژوٗنٹھۍ ہسا چھِ یِمن خٲطرٕ ہسا چھِ أسۍ کیٚنٛہہ سامان لگان ٹوٗکرِ چھِ لگان کریٹ چھِ لگان یِمن منٛز یِم والان چھِ ٹوٗکرِ ہسا چھِ بیٚیہِ چھِ لگان یِمن ہیٚرٕ یِمن پٮ۪ٹھ کھسان چھِ یوتن نہٕ أسۍ کُلِس پٮ۪ٹھ ہٮ۪کو وٲتِتھ پَتہٕ ہسا چھِ ہیرن پٮ۪ٹھٕے نیبری نیبر کھسان تہٕ والان چھِس تَپٲرۍ یا اَگر نہٕ نیبِر ہٮ۪کو پَتہٕ چھِ اَنٛدر کُلِس کھسان تہٕ والان چھِ تَپٲرۍ یِمن ٹوٗکریٚن منٛز ٹوٗکٔر ہسا چھےٚ اَسہِ لَگان اَنٛدرٕ تہِ یا لَگہِ ہیٚرۍ پٮ۪ٹھ تہِ اَنٛدرٕ ییٚلہِ ژوٗٹھیٚن أسۍ چھِ تَوے کھالان ٹوٗکٔر ہیور کیٚازِ ژوٗنٹھِس گَژھِ نہٕ زَخم لَگُن کیٚنٛہہ لگُن پَتہٕ ہسا چھ ٹوٗکٔر أسۍ رَزِ ہٕنٛز ذریعہ بۄن تراوان تہٕ پَتہٕ ہسا چھِ یِم کریٹس منٛز تراوان یِم ژوٗنٹھۍ یِم ژوٗٹھ کریٹس منٛز تھٲیِتھ وٲلِتھ سٲری پَتہٕ ہسا چھِ أسۍ ریڈٕ اَنان لۄکُٹ تہٕ ساران چھِ یِم تَتھ لۄکٕٹِس ریڈس منٛز واتناوان چھِ برابر تَتھ ٹیٚنٛٹس تل یُس اَسہِ ٹیٚنٛٹ آسان یِمو خٲطرٕ بَنوٚومُت چھُ پَتہٕ ہسا چھِ یِم تھاوان تتٮ۪ن بٔنِس بٔنِس تھاونہٕ پَتہٕ ہسا چھِ أسۍ یِمن لٔٹۍ کنجہِ کران لٔٹۍ کَنجہِ کرنہٕ پَتہٕ ہسا چھِ پَتہٕ أسۍ یِمن گریڈِنٛگ کران الگ الگ الگ الگ گریڈنٛگ چھِ کران أسۍ ژور تَہہس چھِ الگ کڑان پانٛژھ تَہہ چھِ الگ کڑان أسۍ راڈ چھِس اَلگ کَڑان یِمن ہسا چھِ براکھ بیاکھ گریڈ آسان زٕ نَمبر زٕ نَمبر کیٚاہ مطلب یم ہسا چھِ أڈۍ خراب آسن یا کانٛہہ بیمٲرۍ آسٮ۪ک سِکیب آسٮ۪ک کیٚاہ آسیٚکھ سُہ ہسا چھِ أسۍ الگ کَڑان تَمہِ پَتہٕ ہسا چھِ أسۍ بیٚیہِ دوہ پیٹہِ اَنٕنہِ گژھان پیٹین ہسا چھِ زٕ قٕسم اکھ ہسا گے ہَچہِ پیٹہِ بیاکھ ہسا گے گَتہٕ پیٹہِ گتہٕ پیٹہِ ہسا أسۍ ہسا چھِ زیادٕ پریٚفر کران گَتہٕ پیٖٹی تِکیازِ سۄ چھےٚ لٔژ پیٖٹۍ آسان تہٕ تَمہِ پَتہٕ ہسا چھِ سوٚے پیٖٹ أسۍ لاگان گژھان چھِ بَرٲے کرنہِ بیٚیہِ دوہ موزوٗر اَنہٕ ہوکھ یا پانہٕ تہِ آسو تہٕ لگان ہسا چھِ بَرٲے کَرٕنۍ بَرٲے کرنہٕ برونٛٹھ چھِ أسۍ تھاوان برونٛٹھ کٕنۍ بَراے وٲلِس یُس زَن بَرٲے آسہِ کران تٔمِس ہسا چھ اَمہِ خٲطرٕ کیٚنٛہہ سامان لگان کاغز حظ چھ لگان گاسہٕ حظ چھ لَگان پھرینٛک حظ چھ لَگان تھاوان حظ چھس برونٛٹھ کُن پَتہٕ ییٚلہِ سُہ گۄڈٕ بَرٲے لاگہِ کَرٕنۍ گۄڈٕ ہسا چھِ أسۍ پیٖٹ واٹَن تَتھ حظ چھ ٹیپ سۭتۍ اَگر ہچہِ پیٖٹ آسہِ تتھ حظ چھ سۄ حظ چھِ یِتھٕے پٲٹھۍ دِوان کرٕنۍ چھِس کاغز واکز تہٕ دِوان حظ چھِس برونٛٹھ کُن تہٕ لاگان حظ چھِس سُہ پیٖٹ اَگر وۄنۍ یہِ گَتہٕ پیٖٹ آسہِ تَتھ ہسا چھِ ٹیپ ویپ کران کران حظ چھِ تَلہٕ گۄڈٕ بنٛد پَتہٕ حظ چھِس تَلہٕ تراوان گاسہٕ پَتہٕ حظ چھِس پٮ۪ٹھ تراوان کاقز تہٕ کاغزٕ پَتہٕ ہسا چھ گۄڈٕنیُک تہٕ أسۍ لاگان یِتھٕے پٲٹھۍ اَگر ہسا ژور تہہ آسہِ کَڑٕنۍ یِتھٕے پٲٹھۍ چھِ یِم ترٛے تہہ گۄڈٕ کَڑان پَتہٕ ہسا چھِ أسۍ یُس ژوٗرِم تہہ چھُس اَسان لاسٹس تَتھ ہسا چھِ أسۍ سر تہہ ونان سر تہس ہسا چھِ أسۍ اَصٕل اَصٕل ژوٗنٹھۍ لاگان سَجاوان ہسا چھ اَصٕل پٲٹھۍ ٹِکٹہٕ چھِس لاگان ۂریٖرٕ چھِس لاگان یِم فرینٛکہٕ تہِ ہسا چھِ أسۍ لاگان أتھۍ لاسٹہٕ کِس تہس تہٕ تَمہِ پتہٕ ہسا چھِ أسۍ یہِ پیٖٹ بنٛد کران اَگر حظ ہچہِ پیٖٹ آسہِ تیٚلہِ حظ دِمہٕ ہوس ڈکھنہٕ تہٕ دِمو کرووٚن میکھو سۭتۍ بنٛد اَگر حظ یہِ گَتہٕ پیٖٹ آسہِ تہٕ کَرٕہوس أسۍ ٹیپہٕ سۭتی بنٛد پَتہٕ حظ أسۍ یہِ پٮ۪ٹھٕ پَنُن ناو لیکھان یہِ کُس حظ قٕسم چھُ تہٕ یہِ کٔمۍ یہِ کٔمۍ سُنٛد ناو چھ تہٕ کیٚاہ چُھ یہِ تمہِ پتہٕ ہسا چھِ پَتہٕ یہِ نیٚبر کَڑان تھاوان ہسا چھِ أتۍنی بٔنِتھ پَتہٕ ہسا چھِ گاڈِ وٲلِس ریڈَن منٛز نیٚبر کَڑان واتان ہسن چھ یہِ سڑکہِ پٮ۪ٹھ سڑکہِ پٮ۪ٹھ واتنٲیِتھ ہسا چھِ اَمہِ پتہٕ اَگر اَسہِ یہِ نیٚبر آسہِ سوزٕنۍ مان ژٕ پَنٕنہِ ڈسٹرک نیٚبر پَنٕنہِ سِٹیٹ نیٚبر ہسا آسہِ یہِ سوزٕنۍ کُنہِ مٔنٛڈی منٛز تہٕ تَتھ خٲطرٕ ہسا چھِ أسۍ اَگر پنٕنِسٕے سِٹیٹس منٛز آسہِ تَمہِ خٲطرٕ ہسا چھِ أسۍ لۄکٹی گٲڈۍ کران یا ہٮ۪کہٕ ہوس پانہٕ تہِ سۭتۍ گٔژھتھ تَتہِ ہٮ۪کو باپٲرِس ؤنِتھ اَتھ ہُرٲیو سا تھوڑا ریٹ یا اَگر وۄنۍ نیٚبر آسہِ سوزٕنۍ تیٚلہِ ہسا چھ یِم بَجہِ گاڈِ ٹرکہِ وَکہِ منٛز سوزان یہِ نیٚبر تہٕ پتہٕ تور حظ تور سوٗزِتھ پَتہٕ ہسا چھِ اَتھ یِم ریٹ دِوان مٔنٛڈی وٲتِتھ ریٹ دِوان حظ